ہیلو اسلامُ علیکُم تُہۍ چھُو حظ بجبِہاراہ ٹرٛوٕل ایجنسی پیٹھ اسہِ ہسا کوٚروٗ تُہۍ ییٚمہِ سببہٕ فون تِکیازِ تہِ پٔتمہِ لٹہِ جنؤریَس منٛز اسہِ ہسا نیے تُہنٛزِ ٹرٛوٕل ایجنسی منٛز اکھ کار یتھ زن نمبر اوس جے کے زیٖرو تھرِی ایی شُسَتتھ سَتووُہ سُہ کیب ہسا باسیے اسہِ واریاہ کمفٲٹیبٕل ہسا ٲسۍ أسۍ تہٕ بیٚیہِ یُس تِمیُک ڈرایور اوس سُہ ہسا اوُس اکھ اسہٕ وُن گندٕ وُن نفر ییٚمۍ ہسا أس بڑٕ اصل پہٕ کرنٲے لداخ ٹرٕپ تہٕ اسہِ گوٚو نہٕ سُہ مُشکِل فیٖل کیٛنٚہہ تہٕ واریاہ کمفٲٹِیبلی ہسا کٔر اسہِ یہِ ٹرٕپ لداخ وۄنۍ ہسا کوٚروٗ تۄہہِ اسہِ ییٚمہِ موُجوٗب فون اسہِ ہسا ٲس بیاکھ اکھ ٹرٕپ کرٕنۍ بنگس ویلی تہٕ توٕ موُجوٗب اگر تۄہہِ پاسِبل گژھِوٕ اسہِ ہسا ٲس سۄے کار تہٕ بیٚیہِ سُے ڈرایوَر ضروٗرت یُس ہسا اسہِ لداخ ٹرٕپ وِزِ اوس اسہِ ہسا آیاو بڑٕ مزٕ تٔمس سۭتۍ توٕ موُجوٗب چھِ أسۍ درخاست کران اسہِ کرِہُن سُے ڈرایوَر تہٕ سۄے کار اٮ۪وَیلیبٕل